وعلیکُم سلام اسلام علیکُم حظ آ شُکُر الحمداللہ تُہۍ چھُو ٹھیٖک ؤنِو حظ اَہَن حظ اَہَن حظ تُہۍ ؤنِو ناو تہٕ ناو بہٕ زانہو تۄہہِ شایَد پیٚیہِ مےٚ یاد تہٕ بہٕ وَنہو تۄہہِ کیٛاہ حظ چھُ کَرُن اَچھا بہٕ حظ زانہو تہٕ مےٚ حظ چھِ پَے تۄہہِ کیٛاہ چھُ کَرُن حظ اَہَن حظ اَہَن حظ ویسے چھِ تۄہہِ زیوٗٹھٕے مَس روزان اَصٕل حظ وُچھو اَگر اَگر حظ تۄہہِ فنگشن چھُ گَرِ تیٚلہِ حظ چھُو تۄہہِ سِٹایِل لُک دیُن اَصٕل حظ تہٕ تَتھ خٲطرٕ چھُ تیٚلہِ زیوٗٹھ اَصٕل اَہَن آ تۄہہِ ہے چھُ بِلکُل زیوٗٹھٕے مَس حظ تھاوُن دۭرٕ دارِ حظ گژھِ زٕ نَمبَر مِشیٖن بُتھِس بیٚیہِ حظ تھرٛڈِنٛگ وَڈِنٛگ باقٕے حظ بیٚیہِ ؤنِو حظ تُہۍ کَلَر چھُ حظ کَرُن کِنہٕ رِبواڈِنٛگ چھُ کَرُن ترٛےٚ کَلَر چھِو حظ کَرٕنۍ پٮ۪ٹھۍمِس کیٛاہ حظ چھُ کَرُن تۄہہِ پٮ۪ٹھۍ مِس کیٛاہ حظ چھُ تۅہہِ کَرُن پٮ۪ٹھۍ مِس کیٛاہ چھُ چھُنہٕ یہِ منٛزباگ تالہِ سیوٚد آسان اَتھ کُس کَلَر چھُ تۄہہِ کَرُن آرینج باقِیَن حظ یَپٲرۍ سایڈَن رِبواڈِنٛگ تہِ چھُ حظ تۄہہِ کَرٕنۍ اَچھا أڑۍسٕے مَستَس چھا رِبوانٛڈِنٛگ کَرٕنۍ یا سۄ فُل اَہَن آ تھرٛڈِنٛگ تہِ حظ

تۄہہِ حظ گٔژھوٕ یہِ سورُے حظ اَگر حظ تُہۍ یہِ صُبَحس حظ یِیِو نہٕ حظ صُبَحس چھِ صُبحس حظ چھِ یہِ اَسہِ اِیوٮ۪نٛٹ اَکھ دُکانَس منٛز حظ اَسہِ نِش روزِ تۄہہِ دَہ پٔرسَنٛٹ حظ آف اَگر تُہۍ صُبحس یِیِو تہٕ تۄہہِ گژھوٕ سورُے حظ ٹُوٮ۪ل ہٮ۪نٛڈرنٛڈ باہ شَتھ رۄپیہِ حظ اَگر تُہۍ باقیَن دۄہَن یِیِو تہٕ تیٚلہِ گژھِ تۄہہِ دَہ علاوَے حظ یِیِو حظ تُہۍ باقیَن دۄہَن یہِ چھِ تُہٕنٛز مَرضی تہٕ تھوڑا روزِ پیمٮ۪نٛٹ علاو یِیِو حظ تُہۍ دُکانسٕے پٮ۪ٹھ تیٚلہِ یِیِو حظ تُہۍ پَگاہ دُکانَس پٮ۪ٹھ پَتہٕ حظ کَرو تٔتی اَدٕ کیٛاہ ٹھیٖک حظ چھُ